مےٚ چھُ یاد پانٛژھ جَنؤری زٕ ساس تہٕ پنٛداہ ییٚمہِ ساتہٕ مےٚ ٹیٚنتھُک رِزَلٹہٕ اوس بیٛاکھ ڈیٹ چھُ سَتووُہ جَنؤری زٕ ساس سَداہ ییٚمہِ ساتہٕ مےٚ ٹُویٚلتھُک رِزَلٹہٕ اوس بیٚیہِ چھُ مےٚ سُپیشَل پَنُن بٔرتھ ڈے پنٛداہ سَتَمبَر بیٚیہِ چھُ مےٚ ییٚمہِ ساتہٕ مےٚ نٔرسِنٛگ جوٚیِن کٔر پنٛداہ ترٛےٚ زٕ ساس کُنوُہ تہٕ تَمہِ پَتہٕ خوشی سان مَۄکلٲو مےٚ ژوٚوُہ جوٗن زٕ ساس تہٕ ترٛوٚوُہ